اسلام علیکم آ بَیا کوٚت تۅہہِ کوٚت حظ چھُ گَژھُن مےٚ حظ اوس بیمِیُن تانۍ گَژھُن مےٚ ہسا ڈیر اَپور تانٮ۪تھ گَژھُن کوتاہ کوتاہ حظ لَگہِ توتہِ ہے نا تُہۍ حظ چھِو ہَتھ وَنان زیادٕ پنٛژاہ حظ چھُ ٹھیٖکھ ہے مےٚ حظ چھِ ایٚمَرجَنسی وُنکیٚنس ہورٕ حظ چھِ سٲری ہٮ۪وان پنٛژاہ پنژاہ تُہۍ حظ چھِو زیادٕ ہٮ۪وان نہ نہ پنٛژاہ حظ چھُ ٹھیٖکھ مےٚ حظ چھِ ایٚمَرجَنسی مےٚ حظ چھُ معلوٗم کٔرِتھ بہٕ حظ چھٮَس کَنٹِنیو گَژھان وُنکٮیٚس چھِ مےٚ ایٚمَرجینسی پنٛژاے حظ رٔٹیو ٹھیٖکھ حظ چھِ پنٛژاہ پنژاہے حظ چھِ ٹھیٖکھ

یے مےٚ حظ کَرن سکوٗلس منٛز بے عزتی مےٚ حظ چھِ ایٚمَرجنسی پَنٛژاہ حظ چھِ ٹھیٖکھ مےٚ حظ چھِ پنٛژاہے وُںکٮیٚنس اچھا تُہۍ کیٛاہ حظ ؤنِو نہ نہ شيٖتھ حظ چھُ واریاہ جادٕ گَژھان شیٹھ حظ چھُ ٹھیٖکھ مےٚ حظ چھِ ایٚمَرجِنسی وُنکٮیٚنس مٮہربٲنی حظ مےٚ حظ چھِ پریزَنٹیشن وُںکٮیٚنس مےٚ حظ چھِ پریزَنٹیشن سمجان ٲسیو بیٚیہِ سٕنز ایمَرجنسی چھَنی حظ چھَس نہٕ کِراے حظ چھِ سۭتۍ تُہۍ حظ چھِوٕ واریاہ درۅگ ہیوان نہ مےٚ حظ کٔر کَتھ وُںکیٚنس چھِ ایٚمَرجینسی اَتٮ۪س چھُنہٕ وُںکیٚس آٹو کٕہٕنٛی ایولیبل تَوے حظ ووٚنمو تۅہہِ نہ نا ٹھیٖکھ شیٹھ حظ ووٚن مےٚ شیٹھ چھُ ٹھیٖکھ ٹھیٖکھ حظ چھُ شُکریہ شُکریہ چون آ اَپٲری حظ تُہۍ حظ پٔکِو تھوڑا تیٖز پَہنَتھ تہٕ مےٚ چھِ تھوڑا ایمَرجَنسی پریزَنٹیشن حظ چھِ تُہۍ کیٛازِ نہٕ سمجان نہ خۄدا صٲب حظ کَرِ رٔحم ایٚکسیڈنٹ حظ گَژھِ نہٕ یَپٲرۍ حظ نیٖرزیو یَپٲرۍ حظ نیٖرِو وَتہِ کِنۍ یَپٲرۍ حظ نیٖرِو اہن حظ آ تُہۍ کَتہِ حظ چھِو تُہۍ کَتہِ حظ چھِو روزان اہن حظ آ یہِ حظ چھُ کَمٕےاِکہِ یوٚتتھ